واریاہ کینٛہہ تِم چیٖز چھِ یِم مےٚ واریاہ خۄش چھِ گژھان تِمَن منٛز چھِ یِوان یِتھ کٲٹھۍ دۄہ دِش اگرَے مےٚ کِرکَٹ آسہِ گِنٛدُن بہٕ چھُس واریاہ خۄش گژھان اگرَے مےٚ چَکرن آسہِ گژھُن مےٚ چھِ یِوان واریاہ مَزٕ اگرَے مےٚ سالَن آسہِ گژھُن واریاہ خۄش چھُس بہٕ تَمہِ ساتہٕ گژھان بیٚیہِ تہِ ییٚمہِ ساتہٕ تہِ مہراز ترٛٲم بٕتھِ کَنۍ آسہِ تَمہِ ساتہٕ ہَسا چھُ دِل باغ باغ گژھان